ہیٚلو وَعلیکُم السَلام ٹھیٖک چھُو حظ اہن حظ ٹھیٖک تُہۍ چھوا ٹھیٖک اہن حظ ٹھیٖک أتی چھُوا دُکانَس پٮ۪ٹھٕے

اسہِ آسہٕ کِتاب اَنمَژ وۄنۍ آسہٕ تِم بدلاونہٕ اَجہِ تہٕ بیٚیہِ آسہٕ بیٚیہِ نَیہِ کِتاب اَننہِ

اہن حظ آ تۄہے نِش بلکل

نَہ حظ کیٚنٛہہ کٔرۍ ہوکھ اسہِ چھِنہ بدل نِنہِ یِم لگنٕے نہٕ اسہِ تہٕ اسہِ چھ بدلاونہٕ ضروٗری کیٚنٛہہ کٔرِو وۄنۍ اسہِ گوٚو نہٕ زیادٕ کال کیٚنٛہہ پانٛژ شیٚے دۄہ گٔے آ نَہ حظ أسۍ چھِ تُہنٛدے کَسٹَمَر دوٚپُم أسۍ چھِ تُہنٛدے کَسٹمر وۄنۍ کٔرِو کیٚنٛہہ اسہِ چھِ بدل کِتاب ضروٗرت

زٕ کتاب چھِ اسہِ بدلاونہِ پولٹِکل ساینَس تہٕ ہِسٹرٛی

پَبلِک یہِ پَبلِک پالسی تہٕ ایٚنَلِسِس چھِ اَکھ بیٛاکھ یہِ ڈِسیٚنٹرٛلایزیشَن لوکَل گورنیٚنس

اہن حظ ٹھیٖک ہے نَہ حظ کیٚنٛہہ چھُنہٕ أسۍ ونو نہٕ کٲنٛسہِ کیٚنٛہہ چھُنہٕ